مےٚ حظ کوٚر نٮ۪ٹ پٮ۪ٹھٕ آرڈَر

تہٕ مےٚ کوٚر آرڈَر موبایِل نٮ۪ٹ پٮ۪ٹھٕ یہِ کوٚر مےٚ آرڈَر مٲنۍتو تُہۍ جُلَیَس منٛز ییٚلہِ مےٚ یہِ آرڈَر کوٚر تہٕ وۄنۍ چھَس بہٕ کیٛاہ چھِ اَتھ وَنان سونٛچان کہِ گۄڈٕنٮ۪تھ کُس کَلَر کَرٕ بہٕ مےٚ کوٚر سُہ آرام سان چوٗز مےٚ ٲسۍ اَتہِ ٲس ڈِفرَنٛٹ وٮ۪رایٹی اَمِچ بہٕ گٔیَس واریاہ خۄش مےٚ دوٚپ ییٖژاہ چھِ اَتٮ۪ن چلو ٹھیٖک چھُ تہٕ کوٚر مےٚ پتہٕ کٲم مےٚ کوٚر آرڈَر وۄنۍ نٮ۪ٹ پٮ۪ٹھ تہٕ کیٛاہ چھِ اَتھ وَنان نٮ۪ٹ پٮ۪ٹھ کوٚر مےٚ فون آرڈَر تہٕ یُتھٕے مےٚ یہِ فون آرڈَر کوٚر بہٕ گٔیَس مطلب مےٚ اوس ٹٮ۪نٛشَن بہٕ ٲس دَپان یہِ گوٚژھ وۄنۍ ٹھیٖک یُن زیادٕ تَر چھُ مےٚ بوٗزمُت اٮ۪لٮ۪کٹرٛانِک چیٖز چھِنہٕ آسان آن لایِن آرڈَر کَرٕنۍ کیٚنہہ بہٕ ٲسٕس دپان یہِ گوٚژھ وۄنۍ ٹھیٖک یُن یہِ گوٚژھ نہٕ یُن خراب ہوٗ یہِ مےٚ اوس واریاہ زیادٕ ٹٮ۪نشَن تَمۍ چیٖزُک اوس مےٚ واریاہ زیادٕ ٹٮ۪نشَن بہٕ ٲسٕس دَپان یہِ گوٚژھ نہٕ خراب وَراب کیٚنہہ یُن مگر ییٚلہِ مےٚ یہِ آرڈَر کوٚر نا تہٕ بہٕ ٲسٕس وۄنۍ یِتھَے کٔنی کیٛاہ چھِ اَتھ وَنان آرڈَر کوٚر مےٚ کوٚر مےٚ یہِ تہٕ وۄنۍ یِمو دوٚپ ژےٚ چھِ آن لایِن پیمٮ۪نٛٹ کَرٕنۍ کِنہٕ کیش آن ڈِلؤری چھے کَرٕنۍ مےٚ ووٚن یِمَن دوٚپمَکھ ییٚکیٛاہ یہِ بہٕ کَرٕ یہِ کیش آن ڈِلؤری دوٚپُکھ چَلو ٹھیٖک چھُ کیٚنہہ چھُنہٕ کوٚر مےٚ آپشَن سُے اَتھ چوٗز کیش آن ڈِلؤری وۄنۍ مےٚ یہِ یُتھٕے یہِ چوٗز کوٚر مطلب یہِ چُن مےٚ اَتھ منٛز کیش آن ڈِلؤری تہٕ کوٚر مےٚ وۄنۍ یہِ تہٕ اَتہِ گٔے کٲم وۄنۍ چھِ گژھان اَتہِ اوس اَتھ داہ دۄہ اوس اَتھ مطلب دَہَن دۄہَن انٛدر اںٛدر یی ہہ یہِ لیکِن یہِ آو دوٚنۍ دۄہَن انٛدَر انٛدَر یہِ آو دۄیی دوٚہہِ چھِ مےٚ فون یِوان یِتھ کَنۍ تۄہہِ چھُو یِتھ کَنۍ بہٕ چھُس ڈِلؤری باے دوٚپمَس تُہۍ کَتہِ پٮ۪ٹھ چھُو تہٕ دوٚپُکھ تۄہہِ اوسُو یِتھ کَنۍ فون کوٚرمُت آرڈَر تۄہہِ چھُو سُہ ووتمُت تہٕ ؤلِو رٔٹِو مگر مےٚ دوٚپ أمِس دوٚپمہٕ بہٕ ٲس نہٕ تَمۍ وِز گَرِ کِہیٖنۍ نہٕ مےٚ ما ٲس پَے یہِ واتہِ وۄنۍ مگر یِمو ٲس واریاہ فون کٔرۍمٕتۍ اَمۍ برٛونٛٹھ تہِ ژےٚ ہسا واتی پگاہ آرڈر بیٚیہِ ٲسمٕژ مسیج تہِ مگر مےٚ گٔمٕتۍ تِم مِس مےٚ اوس نہٕ پَے کِہیٖنۍ تہٕ یِمو ووٚن مےٚ دوٚپُکھ تُہۍ کَتہِ چھِو دوٚپمَس بہٕ نہٕ حظ چھَس نہٕ وٕنۍکٮ۪ن گَرِ کِہیٖنۍ تَتہِ چھُنہٕ کٕہٕنۍ مگر اَسہِ چھِ تھوڑا آوٕریار تہٕ بہٕ چھَس بیٚیہِ کُنہِ جایہِ یِتھ کَنۍ ٲس مےٚ پیٚچٮ۪نۍ گُزریمٕژ أسۍ ٲسۍ تَمہِ وِزِ مٮ۪ریج ہالَس منٛز دوٚپمَس بہٕ چھَس بیٚیہِ کُنہِ جایہِ یہِ مٮ۪ریج ہال چھُ اَمۍ پٮ۪ٹھ واریاہ دوٗر تہٕ بہٕ چھَس وۄنۍ بِہِتھ تہٕ دوٚپُکھ اَسہِ حظ چھُ اوٚنمُت فون وۄنۍ أسۍ آے وۄنۍ ترٛیٚیِمہِ لَٹہِ آز تۄہہِ کیٛازِ کہِ تۄہہِ تُلوُ نہٕ صُبحی پٮ۪ٹھ فون کِہیٖنۍ مےٚ دوٚپمَس مےٚ نہٕ حظ چھَنہٕ پَے کِہیٖنۍ تَمۍ خٲطرٕ چھےٚ مےٚ معٲفی منٛگان تہٕ وَلہٕ حظ کیٚنہہ چھُنہٕ بہٕ وٕچھِ ہوٗ یہِ یِمو دوٚپ مےٚ دوٚپُکھ یہِ یہِ کیٛاہ چھِ اَتھ وَنان ژٕ ما ہےٚ ٹٮ۪نشَن کِہیٖنۍ نہٕ وۄنۍ کیٛاہ چھُ اَتھ وَنان یہِ یہِ وۄنۍ چھُ اَسہِ یہِ اوٚنمُت ہوٗ یہِ یِم چھِ مےٚ یی وَنان مےٚ دوٚپ یِمَن دوٚپمَکھ ییٚکیٛاہ یہِ نہٕ حظ کیٛاہ چھُو تُہۍ وَنان یہِ چھےٚ ٹٮ۪نشَنچی کَتھ تہٕ کیٛاہ چھِ اَتھ ونان یہِ تُہۍ چھُو ہُہ اور آمٕتۍ دۄیہِ ترٛیٚیہِ لَٹہِ بٕے چھَس نہٕ تَتٮ۪ن ٲسمٕژ کِہیٖنۍ نہٕ مےٚ حظ چھِ واریاہ زیادٕ مطلب اَمیُک اَفسوٗس کہِ بہٕ ٲسٕس نہٕ تَتٮ۪ن کِہیٖنۍ ہوٗ یہِ یِمو دوٚپ مےٚ کیٛاہ چھِ اَتھ وَنان آسہ کیٚنہہ چھُنہٕ پرواے تُہۍ ؤنِو تُہۍ کَر ٲسِو اٮ۪ویلِبٕل دوٚپمَس اَسہِ حظ لَگَن وٕنۍ ییٚتہِ واریاہ دۄہ اَسہِ لَگہِ ییٚتہِ مٲنۍتو تُہۍ داہ پَنٛداہ دۄہ لَگَن اَسہِ ییٚتہِ دوٚپُکھ یہِ کۄس لوکیشَن چھےٚ یہِ چھُنہٕ مگر اَتٮ۪ن أسۍ ہوٗ ییٚتہِ أسۍ ٲسۍ یہِ چھُنہٕ تَتٮ۪ن کیٚنہہ یہِ چھُ تَمہِ پَتہٕ یہِ چھَنہٕ سوے لوکیشَن کیٚنہہ یہِ چھےٚ تَمہِ پَتہٕ لوکیشَن تہٕ مےٚ دوٚپمَس یِتھۍ کَنۍ یِتھۍ کَنۍ أسۍ چھِ یَتھ لوکیشنہِ پٮ۪ٹھ دوٚپُکھ سُہ حظ چھِ پوٚزٕے مگر کیٛاہ چھِ اَتھ وَنان ییٚمہِ لوکیشنہِ پٮ۪ٹھ تُہۍ وَنان چھُو نا أسۍ حظ واتو تۄہہِ اوٗرٮ۪ن وۄنۍ وٕچھُو أسۍ اَسہِ چھَنہٕ یہِ ٹرٛیس گژھان یہِ لوکیشَن کِہیٖنۍ نہٕ مےٚ دوٚپ یِمَن دوٚپمَس تُہۍ مہٕ ہیٚیِو ٹٮ۪نشَن کِہیٖنۍ نہٕ یِم یہِ چھُنہٕ ضٔروٗری کیٚنہہ تُہۍ رٔٹِو یہِ تام پانَس تِمو ووٚن نہ نہ نہ أسۍ ہٮ۪کو نہٕ پانَس اَتھِ تھٲوِتھ کینٛہہ تہٕ اَسہِ ؤنِو تُہۍ کوٚتَن لوکیشَن کیٛاہ ہوٗ یہِ أسۍ واتو توٚتٕے مےٚ دوٚپَمس نہ یِمو دوٚپُکھ یہِ یہِ یہِ چھُ غلط گژھان تۄہہِ تۄہہِ چھُو گُزریومُت یِمو کوٚر گۄڈٕ اَفسوٗس تَتھ پٮ۪ٹھ سُہ گوٚو مےٚ واریاہ زیادٕ پسنٛد یِہُنٛد تہٕ تَمہِ پَتہٕ ووٚن یِمو دوپُکھ تۄہہِ چھُو فون اَسہِ اتھِ بہٕ کَرو اَکھ کٲم بہٕ سوزنو تۄہہِ بیٛاکھ ڈِلؤری باے تُہۍ ؤنِو کَتٮ۪ن چھُو یہِ یہِ لہ دوٚپمَس ییٚتٮ۪ن چھُ مےٚ یِتھۍ کَنۍ یِتھ کَنۍ دٔلیٖل وۄنۍ کِتھ کٔنۍ رَٹہٕ بہٕ ییٚتٮ۪ن یہِ دوٚپُن کیٚنہہ نہٕ حظ چھُنہٕ پرواے تُہۍ کٔرِو اَکھ کٲم أسۍ کَرو تۄہہِ ڈِلوری صُبحَس تُہۍ ؤنِو مگر کوٚتَن چھُ واتُن تٔتی کَرو أسۍ تہٕ یِمَن کوٚر صُبحَس فون دوٚپمَس یِتھ کَنۍ حظ چھُو ییٚتٮ۪ن چلو ٹھیٖک چھُ یِم وٲتۍ توٗرۍ یِمو کٔر ڈِلؤری واریاہ زیادٕ مطلب اَصٕل بہٕ ہٮ۪کہٕ نہٕ ؤنۍتھٕے کِہ یِم کۭتیاہ اَصٕل چھِ یِمو کۭژاہ اَصٕل پٲٹھۍ کٔر ڈٮ۪لؤری مےٚ کۭژاہ پسنٛد آے یِہُنٛد سٔروِس تہِ بہٕ ٲسٕس پَتہٕ ونان بار بار کہِ مےٚ گٔژھ یِہوٚے سٔروِس آسٕنۍ مےٚ گٔژھ یِہوٚے سٔروِس آسٕنۍ ییٖژاہ آے مےٚ یِہٕنٛز پَسنٛد سٔروِس تہٕ پَتہٕ گٔے کٲم تہٕ آیہِ مےٚ یِہٕنٛز ییٖژاہ سٔروِس پسنٛد تہٕ مےٚ دوٚپ یہِ گٔژھ مےٚ گٔژھ یِمَے یِمَے گٔژھۍ مےٚ آسٕنۍ بہٕ کَرٕ ہا یِہٕنٛدی ذٔریعہِ کَرٕ ہا بہٕ یہِ ہر کانٛہہ آرڈَر کرٕ ہا بہٕ یِہٕنٛدی ذٔریعہِ تہٕ یُتھٕے مےٚ پَتہٕ فون روٚٹ تہٕ مےٚ واریاہ خۄش گٔیَس بہٕ گۄڈٕ وٕچھ یِمو کوٗتاہ اِفٲٹ نی پتہٕ آے یِم بیٚیہِ کِس جایہِ ڈٮ۪لؤری کَرنہِ یہِ اوس نہٕ یِہِنٛدِس یَتھ منٛز یہِ ڈٮ۪لؤری بیٚیہِ کِس جایہِ کَرٕنۍ یا کیٚنٛہہ یہِ اوس نہٕ کیٚنٛہہ مگر تۄپَتھ آیہِ یِم سُہ اوس میٛانہِ خٲطرٕ اَکھ بہٕ کیٛاہ ہٮ۪کو تۄہہِ ؤنِتھ بہٕ کۭژاہ خۄش ٲسٕس کہِ یِمو کٔر یِتھ کٔنۍ تَمہِ پَتہٕ گٔے کٲم وۄنۍ چھِ أسۍ یِتھَے کٔنی تہٕ دوٚپمَس یہِ أتھۍ منٛز أتھۍ منٛز گٔے کٲم تہٕ مےٚ ووٚن یِمَن دوٚپمَس ییٚکیٛاہ یہِ مےٚ حظ چھُ یِتھ کَنۍ ڈِ یہِ یہِ چھےٚ کَرٕنۍ ہوٗ یہِ ڈٮ۪لؤری ہُنٛد ووٚنمَکھ نا وۄنۍ ہُہ یِمو دوٚپُن تُہۍ مہ ہیٚیِو ٹٮ۪نشَن تہِ کِہیٖنۍ نہٕ أسۍ کَرو سورٕے اَصٕل پٲٹھۍ کیٛاہ کَرو سورٕے اَصٕل پٲٹھۍ تہٕ کوٚر یِمو پَتہٕ سورٕے اَصٕل پٲٹھۍ تہٕ دیُت یِمو فون یُتھٕے مےٚ وۄنۍ فون چلو بہٕ ٲسٕس وَنان یہِ چھُ اٮ۪لٮ۪کٹرٛانِک خبر کیُتھ آسہِ کیٛاہ آسہِ مگر یہِ درٛاو تیُتھ تۄہہِ کیٛاہ وَنو بہٕ تَتھ گٔے ترٛےٚ ؤری پَتہٕ یہِ کوٗتاہ اَصٕل درٛاو سُہ اوس مےٚ گۄڈٕنِچ ٹایِم ڈِلؤری مےٚ گۄڈٕنِچ لَٹہِ آرڈَر کوٚرمُت آن لایِن مےٚ ٲس نہٕ کِہیٖنۍ نہٕ پَے اَمِچ مگر یہِ کوٗتاہ اَصٕل درٛاو تَتھ ہٮ۪کَو نہٕ بہٕ تۄہہِ جوابٕے ؤنِتھ تَمیُک جواب ہٮ۪کَو نہٕ بہٕ تۄہہِ ؤنِتھ کِہیٖنۍ نہٕ تہٕ مگر ییٖژہن وَنو بہٕ تاہم بہٕ گٔیَس واریاہ خۄش میٛانہِ خٲطرٕ ٲس یہِ واریاہ اَکھ بٔڑ کَتھ پَتہٕ یُتھٕے ترٛٮ۪ن ؤرِیَن سُہ اَصٕل پٲٹھۍ چلاو ترٛیٚیہِ ؤۂرۍ گوٚو تَتھ اَکہِ لَٹہِ پَتہٕ خراب پَتہٕ نِیو مےٚ شیرناونہِ تہٕ اَتھ ٲس وارَنٹی منٛز اوس یہِ مےٚ کوٚر فون دوٚپُکھ یَتھ چھِ وارَنٹی مَکلیمٕژ مگر تویتہِ تویتہِ کَرو أسۍ اَکھ کٲم تویتہِ ہٮ۪کو أسۍ سٔروِس خٲطرٕ وٕچھنٲوِتھ اَتھ منٛز کیٛاہ چھُ بہٕ گٔیَس مطلب مےٚ دوٚپ یہِ چھُ واریاہ اَصٕل چھِ یِم یِمو کوٚر یوٗتاہ سانہِ خٲطرٕ بہٕ چھَس واریاہ واریاہ زیادٕ شُکُر گُزار تہٕ بیٚیہِ اوس مےٚ یہِ اٮ۪کٕسپرینٕس اوس واریاہ اَصٕل تۄہہِ کیٛاہ وَنو بہٕ یِمو کِتھ کَنۍ اوٚن یہِ یِمو کِتھ کَنۍ واتنو یہِ تاہم کہِ حالات ٲس نہٕ دِوان یہِ بہٕ ٲسٕس آوریٛارَس سۭتۍ مگر یِمو کوٚر سورٕے اَصٕل پٲٹھۍ تِم کَنۍ کٔرِنۍ مےٚ یِم واریاہ زیادٕ خۄش تہٕ تَمۍ کِنۍ سوٗنچ مےٚ کہِ یِم چھِ واریاہ اَصٕل